مےٚ تہٕ میٛانیو دوستو چھُ چھِ پٕلین کَران أسۍ ہَسا گژھو چَکرَس مگر اَسہِ چھِ گٲڑۍ لۄکٕٹ وٕنۍ چھِ أسۍ ٹرٛاوٕل اٮ۪جَنسی کَران کال اَسہِ سوٗزِو سا بٔڑ پہنَس گٲڑۍ اَکھ یَتھ منٛز أسۍ سٲلِم مِلِتھ جُلِتھ گژھو اٮ۪کٕسکٔرشَن تہٕ گٲڑۍ گَژھِ آسٕنۍ سُہ یَتھ منٛز اَسہِ اَصٕل پٲٹھۍ کَمفٲٹ مِلہِ کَمفٲٹ عذاب گژھِ نہٕ گژھُن تَتھ منٛز کِہیٖنۍ تہٕ تِژھ پَہنس گٲڑیٛا گَژھِ اَسہِ آسٕنۍ ییٚمہِ سۭتۍ یَتھ منٛز أسۍ چَکرَس گژھو